آ اسلام علیکُم وعلیکُم سَلام جناب ٹھیٖک اَچھا سُہ ما چھُ سون خطا اَسہِ حظ چھُ کوٚڑمُت نوٹیفِکیشَن تَمہِ خٲطرٕ اَسہِ حظ چھُ کَرُن آ سُہ چھُ تۄہہِ سیٹرڈے چھُ سُہ سیٹرڈے آ أرلی مارنِنٛگ سیٹرڈے آ کَمِنگ سَیٹرڈے آ سیٹرڈَے تُہۍ ییٖزیٚو راج باغ تٔتی چھُ یہِ باغ گوٚو مولوٗم کَرُن آ راج باغ چھُ یہِ چلو او کے او کے اَچھا